کٔشیٖرِ ہٕنٛز کَتھ کَرٕ کٔشیٖرِ مَنٛز چھِ زیادٕ تَر یِوان گِنٛدنہٕ کِرکَٹ باقٕے گیمہٕ تہِ چھِ یِوان گِنٛدنہٕ یِتھ کٔنۍ فُٹ بال تہٕ والی بال مگر زیادٕ چھِ ییٚتہِ محبت کَران کِرٛکٮ۪ٹ گیمہِ سۭتۍ کیٛازِکہِ اگر بہٕ کَتھ کَرٕ راتُک میچ اوس آی سی آی سی تَتھ منٛز اوس اِنڈیا تہٕ پاکِستانَس میچ دۄیہِ بَجہِ گوٚو میچ سٹاٹ کِنہٕ ترٛیٚیہِ بَجہِ گوٚو میچ سٹاٹ تہٕ لُکو کٔر دُکان وُکان بنٛد تِم وٲتۍ پَنُن گَرٕ کیٛاہ سا کِرکَٹُک میچ اوس اِنڈیا پاکِستانَس درمیان تُہۍ وٕچھِو محبت کوٗتاہ چھُ پیار کوتاہ چھُ کِرکَٹ مٮ۪چَس سۭتۍ کٔشیٖرِ ہِنٛدۍ لُکھ کَران کہِ تِمو کٔرۍ دُکان وُکان تِمو ترٛوو پَنٕنۍ سٲری کٲم تہِ گٔے کِرکَٹ میچ وٕچھنہِ